وعلیکُم السلام وَرحمتُہ لاہہِ وَبَرَکاتہوٗ اہن حظ میڈم

کَتھ جایہِ تھَییوُ تۄہہِ لال چوک کَتھ جایہِ تھَییوُ تۄہہِ آچھا ٹھیٖک حظ پتہٕ کٔژِ بَجہِ کٔژِ بَجہِ تھَییوُ تۄہہِ یہِ کٔژِ بَجہِ ہِنٛز کَتھ چھےٚحظ میڈم ترٛیٚیہِ بَجہِ ہِنٛز پَتہٕ واپس کٔژِ بَجہِ آییوُ تُہۍ ٹھیٖک

تَتہِ یِم دُکاندار ٲسۍ تَتہِ ما اوس کٲنٛسہِ دُکاندارَس یہِ ہہ یہِ سی سی ٹی وی کیمرا لٲگِتھ ییٚمہِ پٮ۪ٹھ تُہۍ ہیٚکِو وٕچِھتھ کینٛہہ نہٕ حظ چھُنہٕ میڈم پَرواے تُہۍ ؤنۍتو مےٚ کَتھ اَکھ تُہۍ بوٗزِو تُہۍ مہٕ بامبرِو کیٚنٛہہ تُہۍ ؤنۍتو مےٚ کَتھ اَکھ میڈم یہِ کٔژِ بَجہِ تُہۍ کٔژِ بَجہِ آییوُ واپس ییٚلہِ تُہۍ وٕچھِوٕ سُہ ساڑٕ ساڑٕ ژور آییوُ تُہۍ سی سی کیمرا وغیرہ چھِنہٕ اَتہِ ٲسۍ مٕتۍ دُکاندارَن لٲگِتھ کیٚنٛہہ تۄہہِ کَریوٕ حظ پَتہٕ کانٛہہ کَمپٕلینٛٹ وَغیرہ کَریوٕ تۄہہِ کیٚنٛہہ وَن حظ بِلکُل بِلکُل یہِ کیٛاہ ماڈَل کۄس چھےٚ پٕلیجَر

بٕلیک کَلرٕچ سٕکوٗ پَرواے نہٕ حظ چھُنہٕ میڈم کینٛہہ بہٕ کَرٕ پَنٮ۪ن یِمَن ٹیٖم آفِسَر وَغیرہ چھِ یِم آن ڈِوٹی چھِ آسان بہٕ کَرٕ تِمن یہِ فاروٲڈ کَرٕ بہٕ تِمَن ٹھیٖک حظ چھُنا میڈم